اسلام علیکُم ورحمت الله اے ٹُو زڈ کیب ایجَنسی اَہَن حظ مےٚ حظ ٲس زٕ بجے فُلیِٹ زٕ بَجے ژور بَجہِ تام واتہٕ بہٕ تِژٕ گرِ آسیٛا تٔہٕنٛز کیب ایٚولیبُل رٲژ ہٕنٛز ترٛےٚ بجے

اَہَن حظ آ رٲژ ہٕنٛز ترٛےٚ بَجے حظ

لیٚکھِو حظ اٮ۪ڈرس اولڈ ناین چوک فایو ٹوٗ ممبئی ٹھیٖک چھےٚ حظ تیٚلہِ حظ وٲتۍزیٚو ترٛےٚ بَجے تہٕ بہٕ کرہو کال حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ